اَسلامُ علیکُم مےٚحظ کَریاو وۅنۍ آرڈَر نایِکی پٮ۪ٹھ اَکھ چَپٕنۍ کرے مےٚ آرڈَر مگر تَتھ درٛاو نہٕ ٹایِم کیٚنٛہہ تیٛوٗتاہ ٹایِم درٛاو نہٕ تَتھ کیٚنٛہہ یوٗتاہ میٛانِس گۄڈٕنِکِس پرٛوڈکٹَس درٛایاو مےٚ کَریو گۄڈٕنُک پرٛوڈکٹہٕ شوٗز تَتھ درٛایو مےٚ ژور ؤری یُس مےٚ دوٚیِم پرٛوڈکٹہٕ کوٚر آرڈَر تَتھ حظ درٛایہِ مےٚ صِرف ترٛےٚ رٮ۪تھ تَتھ گوٚو کَلَر تہِ چینج آ چَپنہِ آ سۅ گٔیہِ تھوڑا گٔے سۅ یلہٕ ہِش تَتھ درٛاو نہٕ ٹایِم کیٚنٛہہ سۅ چھَنہٕ سۅ چھَس نہٕ بہٕ وۅنۍ لاگٔنٕے سۅ چھَنہٕ یہِ مےٚ سۅ چھِ ژھیٚنۍمٕژ لگ بگ چھِ سۅ ژھیٚنۍ مٕژ تَتھ درٛاو نہٕ ٹایِم کیٚنٛہہ کِہیٖنٛۍ تہِ ٹایِم درٛاو نہٕ مےٚ تَتھ نہَ یہِ چھِ میٛون نَگیٹیٛوٗ ایکٕسپیٖرنَس روٗدمُت میٛٲنِس سیکَنٛڈ پرٛوڈکٹَس سۭتۍ